ییٚتٮ۪ن چھِ نزدیٖک اَسہِ اکھ لایبرری ایس پی ایس لایبرری یۄس لاچوکَس منٛز چھِ لاچوک سری نگرس منٛز تور چھَس بہٕ ڈیلی گژھان یۄس صبُح پٮ۪ٹھ شام تام یلہٕ چھِ آسان صبُحن دہہِ بِجہِ چھَس بہٕ گژھان ژورِ بَجہِ چھَس بہٕ تورٕ واپَس یِوان تہٕ تَتہِ چھُ واریاہ اَصٕل ماحول پَرنہٕ خٲطرٕ کٔہیٚنۍ تہِ ڈسٹربنس چھےٚ نہٕ تَتہِ یِوان واریاہ اَصٕل ڈسپلنڈ ماحول چھُ تَتہِ پرنہٕ خٲطرٕ تہٕ پَنٕنس گرس منٛز چھےٚ نہٕ مےٚ کٔہیٚنٛۍ لایبرری ؤنٛکیٚن مگر بہٕ چھَس سونٛچان اکھ لایبریری مطلب پَنٕنِس مطلب گرس بَناونٕچ یَتھ منٛز ہَر کُنہِ قٕسمٕچ کِتاب آسہِ موجوٗد آسان تہٕ ییٚمہِ سۭتۍ مےٚ پانَس تہِ فٲیِدٕ مِلہِ واریاہ زیادٕ تہٕ مےٚ آس پاس یِم لُکھ چھِ میٲنۍ گرِکۍ فیملی میٚمبر یا میٲنۍ دوس رِشتٔدار یِم چھِ یِمن تہِ گژھِ ہا تَمہِ لایبرری ہُنٛد فاہِدٕ یُن یۄس بہٕ کوٗشش چھَس کران پَنٕنِس گرس منٛز بَناونٕچ تہٕ انشاءاللہ کر بہٕ واریاہ زیادٕ کوٗشش جلدی پَنٕنۍ لایبرری یَتھ گرس منٛز بَناونٕچ